بایکن ہُنٛد چھُ اَسہ واریاہ مدد دِوان بیٚیہِ چھِ یِم بَچاون اَسہِ خطرناکھ بیمارین نِش یِمو منٛز سٹروک چھُ ہاٹ ایٹیک چھُ یِوان یا دٮ۪ماغُک مطلب ڈپریشن چھُ آسان مطلب اِنسانَن غلط سونٛچ چھُ آسان یِم یِم کٕسہٕ چھِ سایکلنٛگ مطلب یَتھ بایک چلاونَس منٛز یِمو نِش چھِ أسۍ بَچان یہِ چھُ واریاہ بیٚیہِ چھُ اکھ چیٖز حظ یہِ چھُ نہٕ ہوا ناصاف کران کیٚنٛہہ بیٚیہِ چھِنہٕ اَسہِ یِم بد عادت چھِ آسان یِم چھِ أسۍ کنوٲٹ مطلب یِم چھِ أسۍ بدلان ییٚتٮ۪ن ایٚنوارمیٚنٛٹس سۭتۍ اینوارمینٹس سۭتۍ چھِ أسۍ یِم مطلب بیٚیہِ چھُ اَتھ اکھ مین چیٖز مطلب اَتھ چھِ رِسٕک چھِ یہِ چلاونَس منٛز مَگر اِنسان گژھِ کوٗشِش کرُن ہمیشہٕ کہِ آرام سان گژھِ پکُن

یُس یہِ بایکِنٛگ سِسٹم چھُ یِمن اَڈین ہاٹ کَمزور چھُ آسان یُس بایک چھُ چلاوان اَمہِ سۭتۍ چھُ یِوان دِل مطلب دل ہاٹ چھُ روزان یِمن ٹھیٖک ہاٹ ایٚٹیکُک خَطرٕ چھُ آسان تمہِ نِش چھِ یِم بَچان بیٚیہِ چھِ یِم دِل ہاٹچہِ مَسلہٕ چھِ آسان یِم چھِ یِمن تہِ چھُ سِٹرس آسان یِم چھِ رِڈوٗس کران سِٹرس یا ڈِپریٚشن چھُ آسان واریاہ واریاہ چیٖز چھِ بیٚیہِ چھُ بایکہِ چھُ اکھ چیٖز یہِ چھُ اَسہِ مطلب وُہٕرۍ ہر وُہٕرۍ ؤری باد زٕ ہَتھ تہٕ اَرترٕٛہ لَچھ مِلین کھیٚۄل مطلب تیٖل چھُ اَسہِ یہِ بَچاوان گاڑین ہٕنٛدۍ کھۄتہٕ بیٚیہِ چھُ اکھ عام چیٖز اکھ یہِ چھُ اِنسان ییٚلہِ تہِ بایکہِ پٮ۪ٹھ کُن نیرِ جامُک چھنہٕ جامُک چھنہٕ آسان پریشٲنی کیٚنٛہہ جام چھُ نہٕ اِنسان کُنہ جایہِ وٕچھان تہٕ اَگر فار ایٚکزامپٕل اَسہِ گٲڑۍ آسہِ اَمہِ خٲطرٕ چھُ جگہہ آسان وٕچھُن یہِ کَتین تھاون اَتھ گژھِ واریاہ جگہہ آسُن مَگر بایکہِ چھنہٕ یہِ پریشٲنی کیٚنٛہہ بایک چھِ روزان بایک چھِ روزان کُنہِ تہِ جایہِ مطلب یہِ روزِ کُنہِ تہِ جایہِ لۄکٹِس کُنہِ تہِ لۄکٹِس جگہس پٮ۪ٹھ اَمِچ چھنہٕ پریشٲنی آسان کیٚنٛہہ یہِ چھُ یِم یِم چیٖز چھِ یِم چھ واریاہ چیٖز اَتھ سۭتۍ رَلان مطلب بایکن سۭتۍ یِم چھِ اَتھ رٔتۍ رٔتۍ فٲیدٕ یِم بایکہِ ہٕنٛدۍ مطلب ہیلمٹ چھُ اَتھ منٛز ہیلمٹ گژھِ اِنسان لاگُن بیٚیہِ گژھِ پَکناوُن اَمہِ خٲطرٕ چھُ نہٕ اَسہِ مطلب تِم رایڈر مطلب تِم پروفیٚشنَل ڈرایور چھِ نہٕ اَمِک ضروٗرت کیٚنٛہہ اَتھ چھِ ہیکان اَتھ عام لڑکہٕ تہِ بایکہِ چلٲیِتھ بیٚیہِ چھِ اَتھ بایکہِ پٮ۪ٹھ أسۍ کُنہِ تہِ جایہِ یوٚت واتُن آسہِ ٹایم چھُ بَچان اَمہِ سۭتۍ اَسہِ اکھ چُھ اَسہِ ٹایم بَچان بیٚیہِ چھِ أسۍ پَنٕنِس ٹایمَس پٮ۪ٹھ واتان کُنہِ جایہِ چھِ نہٕ أسۍ جام وٕچھان بایکن چھِ یِم یِم واریاہ فٲیدٕ یِمو سۭتۍ چھُ اکھ تیٖل چھُ بَچان گاڑین اَسہِ بایکن منٛز چھُ تیٖل بَچان جام چھِ نہٕ أسۍ کُنہِ جایہِ وٕچھان بیٚیہِ جلدی ٹایمَس پٮ۪ٹھ واتان اِنسان زٕ نفر ترٛےٚ نفر آرام سان اَتھ منٛز اَمِکۍ چھِ واریاہ واریاہ فٲیدٕ بیٚیہِ یِم بایکہٕ چھِ یِم چھ نہٕ سُہ زیہریٖلی گیس مطلب یُس ہواہَس کرِ ناصاف تِم چیٖز چھُ نہٕ یہِ تِم چیٖز چھِ نہٕ اَتھ منٛز آسان کِہینۍ یِم گاڑین منٛز چھِ ہٮ۪کان ٲسِتھ اَتھ منٛز چھُ واریاہ فٲیدٕ آسان یہِ چھُ نہٕ ہواہَس تہِ ناصاف کران کیٚنٛہہ یہِ چھُ جامہٕ بغٲر تہِ کُنہِ تہِ جایہِ واتان بیٚیہِ چھُ یہِ چھُ اکھ ہُنر اکھ آسان یُس یہِ بایِک چلاوٕنۍ یہِ چھُ اکھ ہُنر اکھ آسان بایک ہٮ۪کون أسۍ مطلب یُس بایِک چلایہِ پٔتکِنۍ بیہنایہِ بیٚیِس نفرس نیی کُنہِ تہِ جایہِ یہِ چھُ اکھ ہُنراکھ آسان یہِ بایِک چلاوٕنۍ چھِ بوٚڑ چیٖز چھُ یہِ اَتھ چھِ خرچات کَم آسان خرچات چھِ بایکہِ کَم اَتھ پٮ۪ٹھ چھِ نفرجورا بیہوان اَتھ پٮ۪ٹھ بیاکھ نفر تہِ ہٮ۪کہِ یہِ پانَس سۭتۍ نِتھ واریاہ دوٗر واتان یِم پریشٲنی بغٲر خرچہِ تہِ یِن کَم بیٚیہِ چھِ یِم مطلب ماحول ہوا اَمِچ ایکٕسپِیٖریٚنس اَمیُک تجرُبہٕ تہِ چھُ یِمن مِلان تہٕ مطلب اَگر کُنہِ جنٛگلہٕ مٔنٛزۍ اَسہِ یِمن گژھُن یا کُنہِ سِٹی منٛز آسہِ یِمن گژھُن یِمن چھُ پَتہ لگان یہِ ماحول مطلب ماحول کیُتھ چھُ جنٛگلَن منٛز سِٹین منٛز گاڑین منٛز چھِ نہٕ یِم چیٖز لگان پاے کیٚنٛہہ بیٚیہِ چھُ یُس یِم رایڈر چھِ یِم چھِ واریاہ پونٛسہٕ کَماوان مطلب یِمن چھُ سپانسرشپ کران ڈیٖل یِم یِم چیٖز چھِ یِمن نِش واریاہ رٕژ ایٚکٔسپیٖرینٕس یہِ بایِک چلاوٕنۍ چھ واریاہ رٕژ ایٚکٔسپیٖرینٕس مَگر چلاوٕنۍ گوٚس تِتھ پٲٹھۍ مطلب یِتھ پٲٹھۍ شوٗبی یہِ یہِ چھُ واریاہ رُت چیٖز اکھ